سٲنِس کۄلگٲمۍ ڈِسٹِکَس منٛز چھِ وَنٛدکٮ۪ن ترٚٮ۪ن رٮ۪تَن جَنوٕری فٮ۪بَروٕری مارٕچ یِمن ترٮ۪ن رٮ۪تَن منٛز چھِ واریاہ سردی آسان پتہٕ پتہ چھُ اپریل مے جوٗن تھوڑا گَرٕم آسان جوٗن جُلے اَگستہٕ سٮ۪پٹٮ۪مبَر یِمن منٛز حظ چھُ اصُل گَرٕم آسان بہارَس چھُ اصٕل سَبزار آسان واریاہ وِو آسان ییٚتہِ وَنٛدَس چھُ مُشکِل گژھان وَنٛدَس چھ شیٖن پٮ۪وان کانٛگرِ چھِ ہٮ۪وان کانٛگرِ چھِ پٮ۪وان تپنہِ واریاہ سردی چھِ یِوان مُشکِلات چھِ یِوان خلقَن نٮ۪بر نیرنَس منٛز سَبزی وَبزی چھِ مُشکِل چھ گژھان واریاہ ونٛدَس منٛز چھُ گژھان واریاہ کیٚنٛہہ مُشکِل بَنُن سبزی چھِنہٕ بَنان سٲری چھِ گَرَن منٛز آسان وَنٛدَس منٛز واریاہ مُشکِلات چھِ یِوان یِمہٕ شیٖن سۭتۍ ییٚلہِ سردی چھِ آسان ییٚتہِ کِلایمیٹ چھُ چینٛج گژھان پتہ چھُ بہارَس واریاہ اصٕل موسم آسان بَہارَس چھُ واریاہ اصٕل حِساب کِتاب آسان وَنٛدکٮ۪ن ترٚٮ۪ن رٮ۪تَن یوٚتُے چھُ آسَن واریاہ سردی شیٖن چھُ آسان نٮ۪بر چھِنہٕ ہٮ۪کان نیٖرِتھ گاڑِ چھِنہٕ ہٮ۪کان پٕکِتھ ہوسپِٹَل چھ آسان کٲنٛسہِ گژھُن تٔمِس چھِ مُشکِلات یِوان واریاہ مُشکِلات چھِ یِوان تمہِ سۭتۍ